اگر أسۍ کٔشیٖر ہٕنٛز کَتھ کَرو وٕکٮ۪نَس چھِ سٲنۍ زٔمیٖن یا ایٚگرِکَلچَرَل لینٛڈَن بیٚیہِ ہَن تہِ ترقی کٔرمٕژ اَتھ پٮ۪ٹھ چھِنہٕ اَسہِ کانٛہہ ہَے شک و شُبات یِم پرٛانہِ زَمانہٕ چھِ ٹٮ۪کنیٖکٕس آسہٕ یِم پرٛانہِ زَمانہٕ کِس طور طٔریٖقہٕ تِم چھِنہٕ وٕنکٮ۪نَس روٗدۍمٕتۍ اگر أسۍ وٕکٮ۪نَس برٛینٛڈَن ہٕنٛز ٹرٛٮ۪کٹَر برٛینٛڈ کینٛہہ چھِ آمٕتۍ یِم ٹرٛٮ۪کٹَر چھِ دِوان ٹِلر چھِ دِوان یا کینٛہہ چیٖز چھِ بَدَل چیٖز دِوان یہِ وِڈر چھِ دِوان ییٚمہِ سۭتۍ سون زٔمیٖن پھِرُن یا دَوا چھَکُن یا کینٛہہ تہِ چیٖز یا سٲنۍ ایٚگرِکَلچَر لینٛڈ خوٗبصوٗرت لینٛڈ منٛز تبدیٖل کَرنہٕ خٲطرٕ آسٲنی پوٚت چھِ کَران اگر ٹٮ۪کٹَرَن ہٕنٛز کَتھ کَرٕ وٕنکٮ۪نَس چھِ کٔشیٖرِ منٛز ساروی کھۄتہٕ زیادٕ چَلان فارَم ڈرٛاے یہِ چھِ اَکھ سُہ اَکھ برٛینٛڈ یُس کٔشیٖر ہِنٛدِس ہَر أکِس زٔمیٖندارَس گَرِ چھِ آسان اَمِچ ساروی کھۄتہٕ بوٚڈ بار خصوٗصیت چھُ یہِ یہِ چھُ مضبوٗطی تَل تہِ اَصٕل یہِ چھِ ؤرٕکِنٛگ تَل تہِ اَصٕل آسان اَتھ چھُ ڈیوٗریبِلِٹی یعنی اَتھ چھُ بے اِنتہا ٹایم تہِ نیران اَصٕ یہِ چھُنہٕ جلد سۭتۍ جلد اَتھ خَراب یِوان سُہ پَنُن سُہ نِشٲنی لُباوان کینٛہہ کینٛہہ ٹٮ۪کٹر چھِ وٕنکٮ۪نَس سٲنِس معاشرَس منٛز تِم سونالِکا چھِ یِمَن أسۍ لُکھ چھِ اَصٕل وٕچھان یِمَن ہٕنٛز اَسہِ اَسہِ اِنجن کالٹی اَصٕل چھِ میلان مگر ییٚلہِ تِم مارکیٹَس منٛز آے ایٚگرِکَلچَر لینٛڈَس پٮ۪ٹھ وَسان چھِ تِم چھِنہٕ تِتھۍ وُتران کینٛہہ تِمَن ہٕنٛز کٲم چھَنہٕ تِژھ اَسہِ مُتٲثر کَران کینٛہہ تِمہٕ چیٖز تِم کامہِ یِم فارم ٹرٛیک تھرٛوٗ چھِ اَسہِ میلان تہٕ سُہ اٮ۪گرِکَلچَر لینٛڈَس یُس خوٗبصوٗرت بَنایہِ تہٕ فارم ٹرٛیک تھرٛوٗ سُہ چھِنہٕ کینٛہہ تِم چیٖز اَسہِ بَنان کیٚنہہ اگر وٕکٮ۪نَس وَنہٕ بہٕ یہِ پٲٹھۍ چھُ یوٗزفُل وٕکٮ۪نَس چھِ اَسہِ سون زٔمیٖن پھِرنَس منٛز یوٗزفُل سون ٹرٛیڈِشنَل چھُ اَسہِ زٔمیٖن پرٛانہِ زمانہٕ پٮ۪ٹھ اَسہِ سبزی چھِ وَوُن ہُہ چھِ وَوُن اَتھ چھِ وٕکٮ۪نَس آسان طریٖقہٕ أنۍوُن سا ٹرٛیکٹَر وول تہٕ لَگٲیوُن سا کیٛازِکہِ فارَم ٹرٛے ٹرٛیکٹَر چھُ ہر أکِس چیٖزَس منٛز ہے یارا مےٚ ہَسا چھِ یہِ ڈوٗر ٹھیٖک کَرُن ہے اَنُن سا ٹرٛیکٹَر وول تہٕ لَگاو سا کیٛازِکہِ تھَلہِ ڈوٗر تہِ چھِ یِہوٚے اَصٕل صاف کَران ہے نَژٕ نا ہے وۄنۍ مان تہٕ میٛٲنۍ اَکھہ مےٚ چھِنہٕ بہٕ اگر دَوا چھَکہٕ ہے تَتھ ٹیٚکٹَر چھُنہٕ اَسہِ گَرِکٮ۪ن تام یا ٹرٛیکٹَر یعنی یہِ چھِ ہَر أکِس کامہِ منٛز وُتران اَسہِ یعنی یہِ چھِ ہر أکِس چیٖزَس پٮ۪ٹھ وُتران اَسہِ یعنی یہِ چھُ ہر أکِس منٛز وُتران اَسہِ یہِ چھُ وٲحد ٹیٚکٹَر سُہ یُس ہَر أکِس فیٖلڈَس ایٚگرِکَلچَرکِس فیٖلڈَس منٛز اَسہِ پَنُن یوٗزفُل مٮ۪تھٲڈ چھِ تھاوان سُہ چھُنہٕ کانٛہہ چیٖزٕے اَتھ منٛز ییٚمیُک نہٕ یہِ ہاوان طٔریٖقہٕ یہِ کٲم ہیٚکہٕ بہٕ کٔرِتھ سُہ ڈوٗر آسن سَمبالُن سُہ نیندَن ہُنٛد آسہِ کَرُن سُہ أمِس دَوا آسیٛا چھَکُن سُہ أمِس زٔمیٖن آسیٛا پھِرُن سُہ أمِس بیرَن ہٕنٛز صفٲیی آسیٛا کَرٕنۍ سُہ أمِس گاسہٕ آسیٛا کَرُن سُہ زٔمیٖنَس چوٗر چوٗر آسیٛا کَرُن فارَم ٹرٛیک ٹیٚکٹَر یا بَس سونا لیکان ٹیٚکٹَر یِم چھِ تِم ٹیٚکٹَر یِمو اَسہِ ہوٚو نہ أسۍ ہیٚکو یہِ کٲم کٔرِتھ بیٚیہِ بہتریٖن کھۄتہٕ بہتر یا آبَس منٛز آسن یِم کٲم یِم چھِنہٕ ہٮ۪کان پَتہٕ سُہ پَتہٕ پھَسان تَمہِ پَتہٕ تہِ چھِ یِم ٲبی زٔمیٖنَس منٛز تِم کامہِ ثٲبِت تہٕ قدم روزان اَسہِ برٛونٛہہ یہِ